ہیٚلو اسلامُ علیکُم بہٕ چھُس تُہٕنٛدِس بہٕ چھُس تُہٕنٛدِس سکوٗلُک اَکھ سِٹوڈنٛٹ اوترٕ گوٚو اَکھ مسلہٕ سکوٗل تتہِ ٲس تھوڑا تتہِ گٔے تھوڑا لڑٲے ہاتا پاٮٔی گٔے تتہِ تتہِ لوٚگ أکِس دۄن سِٹوڈنٛٹن آ تُہۍ ٲسِو نہٕ تَمہِ دۄہ تتہِ کہیٖنٛۍ پیی چھَ نہٕ تۄہہ ٲسوٕ کتہِ تام کانفرینس تُہۍ ٲسوٕ نہٕ تَمہِ دۄہ تور آمٕتۍ کیٚنٛہہ تہٕ تتہِ چھِ بیٚیہِ تتہِ گٔے تھوڑا ہاتا پاٮٔی تہٕ أکِس دۄن سٹوڈنٛٹن لوٚگ تِم پیٚیہ نِنۍ اَسہِ پتہٕ ہاسپِٹل پانے باقٕے یِم سِٹوڈنٛٹٕس ٲسۍ تِمو نی تِم ہاس ہاسپِٹل پانے تہٕ اَسہِ پزِہے سکوٗلس منٛز میڈِیکل یِم فیسلٹیٖز تھاوٕنۍ کہِ دُبارٕ گژھِ ہے نہٕ یہِ کیٚنٛہہ بیٚیہِ یِمن سِٹوڈنٛٹ چھِ تِمن پٮ۪ٹھ گژھِ ہے ایکشن نِنہٕ